ہیٚلو اَسلامُ علیکُم تُہۍ چھُ حظ گِلاس کٕنان کیٛاہ ریٹا کیٛاہ قٕسٕم کیٛاہ چھِ اَتھ بیٚیہِ کیٛاہ قٕسما چھُ ریٹ کیٛاہ پیٚیہِ اَسہِ ؤلِو اَسہِ ٲسۍ ڈبہٕ ہَتھ کھنٛڈ ٲسۍ اَسہِ ضروٗرت وُنہِ کیٛاہ اَسہِ نِمو سیوٚدُے ریٹ کیٛاہ روزِ بیٚیہِ ؤنِو قٔسٕم کُس چھُ اَصٕل تہٕ أسۍ رَٹو تیٚلہِ سُے تیٚلہِ رَٹو سُے نہَ کَم کٔرِو کیٚنٛہہ ڈَبہٕ ہَتھ کَھنٛڈ چھُ ضروٗرت وۅنۍ کٔرِو ریٹ اَتھ کَم نہَ حظ وۅنۍ چھَنا کَم مےٚ چھُنا واریاہ آیٹَم نِنۍ یہِ تۄہہِ پَتہٕ اگر تُہۍ ایکٕسٹرا چارجِز کھٲلِو تہٕ سوٗزتو اورے

تیٚلہِ سوزوٕ یوٚرے یوٚرے سوزو گٲڑۍ یَتھ منٛز ما واتن ڈاے ہتھ ڈَبہٕ تیٚلِہِ نِمو سُے بیٚیہِ مےٚ ؤنِو فاینلٕے کیٛاہ چھُ تہٕ مےٚ ؤنِو تُہۍ تُہۍ ؤنِو گۄڈٕ فاینلٕے گۄڈٕ کٔرِو تُہۍ فاینل حظ بٔلکٮ۪ن اَسہِ بیٚیِس جایہِ بَنہِ یہِ ایڈرَس چھُ گانٛدبَل چھُ سوزٕنۍ

گانٛدَربَل چھِ یِم دوبی پوٗرا سوزٕنۍ وۅنۍ ؤنِو تُہۍ فاینَلٕے تہٕ تیٚلہِ کَرو أسۍ ڈیٖل زٕ ہَتھ بیٚیہِ کٔرِو تھوڑا کَم بیٚیہِ کیٛاہ قٕسما چھُ اَتھ ٹھیٖک ٹھیٖک بیٚیہِ کیٛاہ قٕسما چھُ بیٚیہِ کیٛاہ قٕسما چھُ اَتھ ٹھیٖک ٹھیٖک وۅنۍ کٔرِو تیٚلہِ یِہَے یُس اَصٕل ہِیٛوٗ چھُ تہٕ وۅنۍ دِیِو تُہۍ سُے کوٗتاہ واتہِ اَسہِ تہٕ کژھ ڈَبہٕ چھِ سوزٕنۍ نہَ نہَ اَسہِ دِیو ہُے ڈاے ہتھ ہٕے اَسہِ چھِنا پانس کٕنُن زن چھُ اَسہِ کھٮ۪ون کٮُ۪تھ دۄنوٕے دۅنوٕے تیٚلہِ کَرو تیٚلہِ کَرو أسۍ تی تیٚلہِ ؤنِو تُہۍ فاینل پرٛایس تہٕ تیٚلہِ رَٹو أسۍ تیٚلہِ سوٗزِو ٹھیٖک چھُ تیٚلہِ ٹھیٖک چھُ تیٚلہِ تُہۍ سوٗزِو بیٚیہِ یَتھ ایڈرسس دوبی پورا گانٛدربَل تیٚلہ سوٗزِو یِمٕے دوبی پورا گانٛدَرَبل ایڈَرسَس پٮ۪ٹھ ٹھیٖک حظ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ تیٚلہِ تھٲوِو تُہۍ ایڈرَس لیٚکھِتھ تہٕ دوبی پورا گانٛدربَل فون نَمبر لٮ۪کھِو ناین فایو ناین سِکٕس فور زیٖرو سٚیوَن وَن ڈَبل زیٖرو ٹھیٖک چھُ ٹھیٖک چھُ حظ